کٔشیٖر منٛز چھِ کَلچَلر اِوٮ۪نٹَس منٛز أسۍ روٚف کَران گٮ۪وُن وَنان ڈانٕس کَران لٔڈی شاہ چھِ اَسناوان گِنٛدناوان بَچَن تَمہِ پَتہٕ چھِ اَسہِ مٲنٛزۍ راتھ آسان اَگَر اَسہِ مٲنٛزۍ راتھ چھِ آسان تَتھ منٛز چھِ أسۍ روٚف کَران وَنناوان چھِ مٲنز چھِ لاگان تَتھ دوران چھِ أسۍ گٮ۪وان مِٹھٲے چھِ چھَکان مٲنز چھِ بٲگراوان تہٕ تَمہِ پَتہٕ چھِ أسۍ یِہَے کیٛاہ چھِ اَتھ وَنان اَگَرے عیٖد آسہِ عیٖذ عیٖذ دۄہ چھِ نٮ۪ماز پَران پَتہٕ چھِ أسۍ عیٖد گاہ گژھان تَتہِ چھِ أسۍ روٚف کَران بیٚیہِ چھِ لٔڈی شاہ یِوان اگر بیٚیہِ تہِ کانٛہہ اِوٮ۪نٛٹ آسہِ تَتھ منٛز چھِ لٔڈی شاہ یِوان سُہ چھُ بَچَن اَسناوان گِنٛدناوان